بہٕ چھُس گوٚمُت واریاہن جاین پٮ۪ٹھ ٹریکِنگ کَرنہِ مَگر مےٚ باسیو گنگبل ٹریکِنگ مُشکِل ٹریکِنگ سُہ باسیو مےٚ اَمہِ موٗجوٗب مُشکِل تِکیازِ تَتہِ چھِ مےٚ واریاہ مُشکِل وَتھ بیٚیہِ چھُ تَتہِ جنگلی جاناوارَن ہُند واریاہ خطرٕ آسان مَگر تَتہِ چھُ مُشکِلن سۭتۍ سۭتۍ مَزٕ تہِ واریاہ تور ٹریکِنگ کران کران چھِ مَزٕ واریاہ لَگان تَتہِ چھِ تازٕ ہوا بیٚیہِ چھ تَتہِ سۄ سیٖنری واریاہ خوٗبصوٗرت ہِندوستانَس منٛز چھُ واریاہ ٹریکِنگ جایہِ یِمو منٛز مےٚ ہَمتا پاس ٹریک ہِماچل پریدیش ویلی آف فٕلاوٲرٕس اُترا کھنڈ مٔرخم ویلی ٹریک لَداخ چھِ واریاہ پَسند اور یِمن ٹرٛیکنگن پٮ۪ٹھ چھِ ٹوٗرِسٹ دوٗرِ دوٗرِ پٮ۪ٹھ یِوان ٹریکِنگ کَرنہِ بیٚیہِ چھِ ہِندوستانَس منٛز واریاہ ٹریکِنگ یِم کٔشیٖرِ منٛز چھِ مَشہوٗر یِمو منٛز چھِ ویش ویشنو دیوی ٹٮ۪مپٕل لوٗپ زِنشن سٹاک کانگریٖٹ ٹریل بیٚیہِ نارا ناگ تُلیل لیک مَرکھا ویلی زَبروَن